بہٕ چھَس پَنٕنۍ پَلو یِتھ کنۍ چھَلان اگر بہٕ مِشیٖن منٛز پَلو چھلہٕ گۄڈٕ چھِ أسۍ مِشیٖنہِ منٛز آب ترٛاوان پَتہٕ چھِ أسۍ صابَن درٛاوان تمہِ پَتہٕ چھِ أسۍ پَنٕنۍ پَلو لَگاوان تَتھ مِشیٖن منٛز تہٕ چھَلان چھِ مِشیٖن منٛز تِکیٛازِ تِتھ کٔنۍ چھِ واریاہ کَم آب خرٕچ گژھان وَ اگر أسۍ پَنٕنۍ پَلو اَتھ سۭتۍ چھَلو کہِ أسۍ چھِ أکِس باٹہِ منٛز آب ترٛاوان بیٚیہِ چھِ پَلو ترٛاوان پَتہٕ چھِ تَتھ پَلوَس صابَن دِوان تہٕ کَران چھِ پَنُن چھَلان چھِ پَنٕنۍ پَلو پَتہٕ چھِ أسۍ پَنٕنۍ پَلو یِتھ کٔنۍ ہۄکھناوان ییٚمہِ ساتہٕ اَسہِ پَلو مۄکلٲے چھٲلِتھ چھٔلِتھ کٔرِتھ چھِ أسۍ تَتھ پَلوَس آب چیٖران تہٕ تراوان نٮ۪بَر کُن تاپَس دۄہَس پَتہٕ چھُس دۄہَس دۄیہِ تریٚیہِ پھِرِ پھیُر دِوان اگر وَنٛدَس منٛز آسَن پَنٕنۍ پَلو ہۄکھناوٕنۍ أسۍ کیٛاہ چھِ کَران أسۍ چھِ پَنٕنۍ پَلو واریاہ اَصٕل پٲٹھۍ چیٖران پَتہٕ چھِ نٮ۪بَر کُنہِ تاپَس تراوان یا تہِ چھِ کُنہِ بٕلاوَرَس پٮ۪ٹھ ہٮ۪کھناوان تِمہٕ وَ اَگر أسۍ اَتھٕ سۭتۍ چھِ پَلو چھلان تِتھ کٔنۍ چھِ أسۍ واریاہ زیادٕ آب کَم خرٕچ گژھان أسۍ چھِنہٕ آب کر زایہِ کیٚنٛہہ